یۅس مےٚ پَنٕنۍ فیورِٹ بایِٹ چھِ سۄ چھِ مےٚ کٔرمٕژ کونٛثَر ناگ پایدل ٹرٛیٚک چھِ تَتھ پانٛژھ پیٚٹھٕ داہ کِلو میٖٹَر تام یِوان یتھ مَنٛز واریاہ چیٖز چھِ أسۍ ایٚکٕسپیٖریَنٕس کَران وَتہِ چھِ أسۍ پَہاڑ وُچھان یا سَمَر سیٖزنَس مَنٛز چھِ أسۍ وَتہِ شیٖن وُچھان واریاہ چیٖز چھِ أسۍ وُچھان یا وایلڈ ایٚنمٕلز چھِ وُچھان یہِ تہٕ اَگَر بہٕ وَنہٕ سَن سیٚٹ سَن سیٚٹ چھُ مےٚ وُچھمُت کۅلگٲم ڈِسٹرکَس مَنٛز چھ چھِرَن بَل جگہ اکھ تتیُک سَن سیٚٹ چھُ مےٚ وُچھمُت سُہ چھُ ساروٕے کھۄتہٕ کُلوزیٚسٹ تہٕ سارِوٕے کھۄتہٕ بیٛوٗٹِفُل سَن سیٚٹ میٛانہِ زِنٛدگی